مےٚ اوس گژھُن پُلووم تام اگر اَتٮ۪تھ کانٛہہ آٹوٗ چھِ ایویلیبٕل تہٕ مےٚ گژھِ ہا جلدی پَہَم اَکھ آٹوٗ اوس مےٚ ضوٚرَتھ پُلووم تام اوسُم گژھُن